پازٹِو دِمہٕ بہٕ تہٕنٛدِس یتھ سیٚکَنٛڈ پرٛوڈَکٹَس یِتھٕ پٲٹھۍ حضرت کہِ یُس تہٕنٛدِس پرٛوڈَکٹَس گۄڈنِچی کتھ یُس تتھ بُتھِ کَنہِ سُہ پرٛوڈَکٹٕچ سۄ اِمیج ٲسۍ سۄ ٲسۍ واریاہ بہتریٖن واریاہ اَصٕل تتھ کُن وُچھِتھ اوس اِنسان گَژھان مٲیل تتھ کُن یُس تتھ سُہ ویجٹیریَن ٹُک اوس تَتیٚتھ سُہ اوس واریاہ اَصٕل تیٚمِک بُتھِم کَلٲرٕس ٲسۍ تتھ پرٛوڈَکٹَس واریاہ اَصٕل تتھ اِمیجہِ مَنٛز یِم تۄہہِ ڈِٹیلز ٲسوٕ تۄہہِ تَمہِ چیٖزٕکۍ پرٛووایڈ کٔرمٕتۍ تِم ٲسۍ واریاہ اَصٕل تیٚمِکۍ تتھ پیٚکیجِنٛگ سیٚکَنٛڈ تھِنٛگ تیٚمِچ پیٚکیجِنٛگ سۄ ٲسۍ واریاہ بہتریٖن سۄ پیٚکیجِنٛگ ٲسۍ واریاہ دِلَس مٲیل کَران اِنسانَس سۄ ٲسۍ تتھ کُن چیٖزَس کُن اِنسانَس آکَرشِت کَران اِنسانَس تتھ کُن تتھ چیٖزَس کُن تَمہِ پَتہٕ دِمہٕ بہٕ حَضرَت یُس تۄہہِ نیوٹِرشنَل اِنفارمیشَن ٲسو تتھ پیٚٹھ تھٲمٕژ تتھ چیٖزَس پیٚٹھ پَنٕنِس یُس تۄہہِ نیٛوٗٹِرشنَل اِنفارمیشَن ٲسو تھٲمٕژ مَطلَب اَتھ مَنٛز کٲژاہ ایٚنَرجی چھِ پرٛوٹیٖن ٹوٹَل کاربوہایڈریٹس ٹوٹَل شُگَر ایٚڈِڈ شُگَر ٹوٹَل فیٹ سیچُریٹِڈ فیٹ ٹرٛانس فیٹ مَطلَب یِم چیٖزِک ٲسو تۄہہِ دِتۍمٕتۍ تُم ٲسۍ واریاہ بہتریٖن واریاہ اَصٕل تَمہِ سۭتۍ اوس اِنسانَس یُس تۄہہِ کیلریٖز آر ڈی اَے ویلیوز ٲسوٕ دیُت مٕتۍ تَتھ مَنٛز کٲتیٛاہ کیلری چھِ سُہ اوس واریاہ واریاہ اَصٕل تمہِ سۭتۍ ٲسۍ اِنسانَس پَتاہ لَگان کہِ نا مےٚ کٲژاہ کیلریٖز کٔرۍ کَنزیوٗم تَمہِ سۭتۍ ہیٚکہِ ہے اِنسان پَنٕنۍ ڈیلی کیلریٖز یُس تۄہہِ پَتاہ چھُو اَز اوبیسٕٹ چھِ لوٗکھ گٲمٕتۍ اِنسان چھُ کیلریٖز کَران کَنٛزیوٗم واریاہ کوشَسلی سُہ ہیٚکہِ ہے نہٕ گٔژھِتھ کیٚنٛہہ تَمہِ پَتہٕ یِم تۄہہِ اِنٛگریٖڈیَنٛٹس تتھ مَنٛز کٲتیٛاہ پٔرسنٹیج ٲسۍ سُہ اوس واریاہ اَصٕل تَمہِ سۭتۍ لَگہِ ہے اِنسانَس پَتاہ کہِ نہَ اَتھ مَنٛز کٲژاہ پٔرسَنٹ کُس چیٖز کٲتہَن پٔرسَنٹَن مَنٛز چھُ کیٛاہ مےٚ پَزیا یہِ کھیٚون مےٚ پَزِ نا یہِ کھیٚون کیٚنٛہہ تَمہِ سۭتۍ ہیٚکان چھُ اِنسان پَنُن ڈیلی ڈایِٹ کٔرِتھ ریٚگُلیٹ اکھ اِنسان تَمہِ پَتہٕ چھُ یہِ کہِ یُس تۄہہِ تتھ پیٚٹھ اوسوٕ پَنُن میٚنُفیکچَر ایٚڈرَس دیُتمُت کَسٹُمَر کِیر دیُتمُت ایف ایس ایس اے آے لایسنس نَمبر دیُتمُت سُہ اوس واریاہ بہتریٖن تَمہِ سۭتۍ اوس اِنسان ہیٚکان یہِ کہِ یہِ چھُ اوتھیٚنٹِک پرٛوڈَکٹہٕ مَطلَب یہِ پَزِ اِنسانَس کھیٚون اَمہِ سۭتۍ چھُنہٕ نۅقصان واتان وول اِنسانَس پَتہٕ اوسوٕ تۄہہِ دیُتمُت پَنُن یہِ ایٚڈرس اَسہِ کَتہِ چھُ آفیِس یا فیٖڈ بیک دِنہٕ خٲطرٕ یُس مےٚ واریاہ اَصٕل باسیٚو کہِ اِنسانَس اگر تُہٕنٛدِس پرٛوڈَکٹَس مَنٛز کانٛہہ خٲمی باسہِ اِنسان ہیٚکہِ تۄہہِ کَمپلینٛٹ کٔرِتھ اِنسان ہیٚکہِ پَنٕنۍ کَمپلینٛٹ برٛونٛٹھ کُن پَکنٲوِتھ سُہ باسیٚو مےٚ اَکھ واریاہ اَصٕل چیٖز اَکھ یا تۄہہِ اوسوٕ پَنٕنۍ ویٚب سایٹ دِژمٕژ کہِ اگر تۄہہِ کانٛہہ کَمپلینٛٹ چھُو تُہۍ ہیٚکو اَتھ پیٚٹھ کٔرِتھ سُہ تہِ اوس واریاہ اَصٕل چیٖز تَمہِ پَتہٕ یُس مےٚ واریاہ صحی چیٖز باسیٚو سُہ باسیٚو مےٚ کہِ تۄہہِ اَوسوٕ اَتھ پَنٕنِس أکِس چیٖزَس پیٚٹھ نیٚٹ ویٹ لیٚوٗکھمُت یُس واریاہ اَصٕل اوس چوٗنٛکہِ اِنسان لَگہِ پَتاہ کہِ سروِنٛگ پٔر پیک کہِ یہِ کٔژ کٔژِ پھِرِ ہیٚکِو تُہۍ اِستِمال کٔرِتھ تتھ اَوسوٕ تۄہہِ لیٚوٗکھمُت کیٚنٛہہ اوس واریاہ اَصٕل چیٖز ایٚم آر پی اوسوٕ تۄہہِ دیُتمُت سُہ تہِ اوس واریاہ اَصٕل چیٖز کہِ کانٛہہ ہیٚکہِ نہٕ ٹھٔگِتھ کٲنٛسہِ اِنسانَس کیٚنٛہہ مینفیٚکچرِنٛگ ڈیٹ اوس تتھ پیٚٹھ لیٖکھِتھ سُہ تہِ اوس اَصٕل یوٗز باے مان ژٕ یہِ کر گَژھِ ایٚکٕسپایَر تِم چیٖز باسے مےٚ تتھ مَنٛز اَصٕل یا بیچ نَمبر اوس سُہ تہِ اوس ٹھیٖک ٹھاک چیٖز اکھ کیٚو آر کوڑ باسیٚو مےٚ واریاہ یوٗنیٖک فیٖچَر تُہٕنٛدِس چیٖزَس مَنٛز یُس تۄہہِ کیٚو آر اوسوٕ دیُتمُت سُہ اوس واریاہ یوٗنیٖک فیٖچَر مےٚ وُچھ نہٕ ونیُکھ تام کُنہِ تہِ ایٚپَس مَنٛز یُتھ یوٗنیٖک فیٖچَر کِہیٖنٛۍ ایز کیو آر کوڑ یُس تۄہہِ دیُتمُت اوسوٕ سُہ اوس واریاہ یوٗنیٖک پھیٖچَر کیٚو آر کوڑُک مَطلَب یُس اِنسانَس پَزِ پرٛیموٹ کَرُن وۅنۍ گوٚو تُہٕنٛدِ پرٛوڈَکٹٕچ نیٚگیٚٹِو نۅقصان مَطلَب یُس نہٕ اَصٕل باسیٚو مےٚ کیٚنٛہہ سُہ باسیٚو مےٚ یہِ کہِ تُہٕنٛز یُس یہِ چیٖز اوس یہِ اوس واریاہ بَکواس اَتھ اوس نہٕ کانٛہہ ٹیٚسٹے یہِ اوس زَن اِنسان گاسہٕ کھیٚوان اِنسانَس گَژھِ نا باسُن کیٚنٛہہ کھیٚتھ کانٛہہ چیٖز نہَ مےٚ کھیٚو کیٚنٛہہ مَطلَب پرٛوڈَکٹَس مَنٛز گَژھِ نا کیٚنٛہہ تیُتھ آسُن یُس اِنسان وَنہِ نا یہِ ہا چھُ پرٛوڈَکٹہٕ تُہُنٛد چیٖز اِنسان زَن چھُ کھیٚوان گاسہٕ گوٚو یہِ چھا کانٛہہ چیٖز ہا ژٕے وَن مےٚ یہِ چھا کانٛہہ چیٖز گاسہِ ہیٚوٗ دیُتُتھ ژےٚ مےٚ چیٖزا دَپان چھُ ہَم یہِ چھُے اَے سِٹار یہِ چھُے بی سِٹار نیٚگیٹِو کانٛہہ چیٖزٕے نہٕ کانٛہہ دٔلیٖلٕے نہٕ یِہَے بَکواس یِہَے کیٛاہتام دیُتُتھ مےٚ پۅنٛسہِ کٔرِتھ حَرام یہِ چھا ژٕ بَناوان چیٖز اَمہِ کھۄتہٕ ترٛٹھ یِتھٕس چیٖزَس یہِ کُس چیٖز چھُ ژٕ وَن یہِ کُس چیٖز چھُ یہِ چھا چیٖز تُہُنٛدِس یتھ چیٖزَس نہَ چھُ مَزٕ نہَ چھُ اَتھ نوٗن نہَ چھُ اَتھ مَرژٕوانٛگُن نہَ چھُ اَتھ کانٛہہ دٔلیٖلاہ یہِ چھا چیٖز بَکواس دیُتُتھ کیٛاہتام دَپان چھُ ہَم ایٚو تہٕ ٹیٚو ایٚم این سی تہٕ کیٛاہتام یہِ کُس چیٖز چھُ تُہی ؤنِو مےٚ یہِ کُس چیٖز چھُ یہِ چھا چیٖز نہَ چھُ یتھ چٲنِس چیٖزَس کانٛہہ مَزٕ نہَ چھِ پیکِنٛگ اَتھ پیکِنٛگ چھِ اَتھ ترٛٹھ پیٚمٕژ اَتھ چھَ نہٕ پیکِنٛگٕے یہِ چھُ یِہَے باسان یِہَے فقیٖر مالاہ ہیٛوٗ کیٛاہتام پیکِنٛگ گَژھِ نا آسٕنۍ یُس پیکِنٛگ یتھ وَنو سُہ پیکِنٛگ گَژھِ یتھ آسٕنۍ ژٕ وُچھ نہَ چھِ یتھ پیکِنٛگ نہَ چھِ یتھ اِمیج بُتھِ کنہِ پرٛوڈَکٹٕچ کیُتھ چھُ أنٛدرٕ نہَ چھِ یتھ اِمیج کہِ یہِ پرٛوڈَکٹہٕ أنٛدرٕ کیُتھ چھُ نہَ چھُ اَتھ نیوٹِرشنَل اِنفارمیشَن اَتھ مَنٛز کٲژاہ کیلریٖز چھِ کیٛاہ نہَ چھُ پرٛوٹیٖن چھا اَتھ مَنٛز ٹوٹَل کاربوہایڈریٹ کوٗتاہ چھُ یا ٹوٹَل شُگر کوٗتاہ سُہ چھُنہٕ اَتھ مَنٛز کانٛہہ دٔلیٖلٕے ژےٚ ہٲومٕژ نہَ چھِی ژےٚ اِنٛگریٖڈیَنٹس ہٲومٕتۍ ژٕ زَہَر چھُکھا کھیٛاناوان اَسہِ تُہۍ اَسہِ دَتُر چھُوا کھیٛاناوان تُہۍ کیٛاہ کھیٛاناوان چھُو کم سے کم گَژھِ ہے نا تَمیُک آسُن سُہ اِنفارمیشَن سُہ کیٛاہ چیٖز تُہُنٛد چیٖز کَمہِ چیٖز سۭتۍ چھُ بَنیٛومُت سُہ گَژھِ ہے اِنفارمیشَن آسٕنۍ کم سے کم سُہ تہِ چھُنہٕ کِہیٖنٛۍ اَتھ نہَ چھُ اَتھ لیٖکھِتھ کَسٹَمَر کِیر اگر کٲنٛسہِ کیٚنٛہہ آسہِ وَنُن سُہ کَس وَنہِ سُہ تہِ چھُنہٕ کِہیٖنٛۍ اَتھ دِتھ نہَ چھُ اَتھ دِتھ حَضرَت اگر مےٚ کٲنٛسہِ شِکایت آسہِ کَرٕنۍ سُہ کِتھٕ پٲٹھۍ کَرٕ بہٕ سُہ چھُنہٕ اتھ کَسٹَمَرَس چھُنہٕ تُہۍ کانٛہہ ریٚسپیٚکٹے کَران تُہۍ چھُو کَسٹَمَرَس ترٛٹھ ژُھٕنان تُہۍ چھُو تَس دِوَتھ ژھُنۍمٕژ تُہۍ چھِو وَنان گٔژھِنۍ رَبہِ روٗدَس تۄہہِ چھُوٕ نہٕ کَسٹَمَر سٕنٛز ویلیٚوٗوٕے کانٛہہ سیٚکَنٛڈ تھِنٛگ نہَ چھُے ژےٚ لیٛوٗکھمُت ایٚم آر پی اَتھ نہَ چھُ اَتھ لیٖکھِتھ یہِ کر گَژھِ اِستع یوٗز بیٚیہِ کر چھُ یوٗز باے کر نہٕ چھُ کَرُن مَطلَب ایٚکسپایَر کر گَژھِ یہِ کوٚتتام پَزِ کھیٚون اِنسانَس یا اووَر آل کانٛہہ چیٖزٕے چھُنہِ اَتھ نہَ چھُ ٹیٚسٹہٕ نہَ چھُ کانٛہہ چیٖز اووَر آل وَنہٕ بہٕ کہِ تۄہہِ پَزِیٚو یہِ ژھُنُن ترٛٲوِتھ یہِ چیٖز پَنُن یہِ چھُنہٕ کانٛہہ زاتھٕے یہِ چھُ بَکواس واہِیات یِتھِس چیٖزَس چھُنہٕ مارکیٚٹَس مَنٛز ڈِیمانٛڈٕے آسان یہِ چیٖز گوٚو یہِ گوٚو ترٛٹھ ژھنٕنۍ یِتھِس چیٖزَس اَتھ چیٖزَس نہَ چھُ ییٚتہِ کانٛہہ کھیٚوان یہِ کمپٔنی گٔیہِ بَنٛد کَرٕنۍ مےٚ گٔیہِ پۅنٛسہٕ پَنٕنۍ واپَس کَرٕنۍ حَضرت مےٚ چھَنہٕ ییٚتہِ ضوٚرتھٕے یِتھ چیٖز چٲنٛۍ ژٕ کَرَکھ مےٚ پیٚٹھ میٚہربٲنی ژٕ ترٛاوَکھ مےٚ پۅنٛسہٕ پَنٕنۍ واپَس بہٕ چھُس شُکُر گُزار ژٕ کَرَکھ یہِ کمپٔنی پَنٕنۍ بَنٛد ژٕ کَرَکھ یِژھ کمپٔنی دَفا تُہُنٛد چیٖز چھُ واریاہ واہِیات واریاہ بَد تریٖن بےٚ مَزٕ بےٚ لَذَتھ اِتھِس چیٖزَس نہَ چھُ ٹیٚسٹہٕ کانٛہہ نہَ چھُ اَتھ کیٚنٛہہ نہَ چھُ اَتھ کانٛہہ سِٹینٛڈاڈ اتھ چیٖزَس نہَ چھُ نیوٹرشنَل اِنفارمیشَن نہَ چھُکھ ژٕ کیٚنٛہہ گورنمنٹ حِسابَس پیٚٹھ پَکان نہَ کیٚنٛہہ نہٕ اووَر آل چون چیٖز چھُ واریاہ گٔٹیا اَتھ پَزِ اوٚڑ سِٹار دِیُن اِوِن اَتھ پَزٕ نہٕ ریٹِنٛگٕے کَرٕنۍ کیٚنٛہہ یہِ پَزِ نہٕ کُنہِ ریٹِنٛگ مَنٛزٕے تھاوُن یہِ چھُ واریاہ ؤہیات چیٖز ژےٚ پَزی پَنُن پرٛوڈَکٹہٕ واریاہ اَپ گرٛیڈ کَرنٕچ کوٗشِش کَرُن یہِ ڈیٚولَپ کَرنٕچ کوٗشِش کَرٕنۍ ایٚمِچ کالٹی سِٹنٛداڈ ہُراونٕچ کوٗشِش کَرٕنۍ کیٚوٗنٛکہِ چوٗن چیٖز چھُ یہِ چھُ واریاہ وُنہِ اَنڈر ڈیٚولَپٕڈ ژےٚ پزِی یہِ ڈیٚولَپ کَرنٕچ کوٗشِش کَرٕنۍ ژےٚ پَزِی اَتھ نیوٹرشنَل اِنفارمیشَن دِنۍ باقٕے باقٕے چیٖز وُچھِنۍ اَمِکۍ نہَ کہِ یہِ تھاوُن یہَے گٔٹیا پرٛوڈَکٹہٕ مےٚ چھِ اُمیٖد کہِ ژٕ کَرَکھ میٛانیٚن یِمَن رِوِوَن پیٚٹھ غور و فکر تہٕ کَرَکھ اَمےَ مُطابِق پَنُن یہِ چیٖز برٛونٛٹھ کُن پَکنٲوِتھ برٛونٛٹھ کُن اَتھ پیٚٹھ کٲم کٔرِتھ یہِ برٛونٛٹھ کُن پَکنٲوِتھ مےٚ چھِ اُمیٖد ژٕ دِکھ میٛانیٚن یِمَن رِوِوَن غور و فکر وُچھَکھ یِمن کُن یِم مےٚ کَتھٕ ژےٚ یتھ رِوِوَس مَنٛز ؤنہِ مےَ یہِ اوسُے ژےٚ گۄڈنیٚتھ پازِٹیٚوٗ رِوِو پَتہٕ اوسُے ژےٚ نیٚگیٚٹِو رِوِو دۅشوٕے رِوِو مَدِنَظر تھٲوِتھ کٔرۍزیٚو پَنٕنِس اتھ چیٖزَس برٛونٛہہ کُن پَکنانٕچ کوٗشِش چلو شُکریہ اَسلام علیکُم